بِلکُل گامَن کُن چھُ ییٚتہِ واریاہ اکھ سُہ چیٖز کہِ تَتہِ چھُ یہِ واریاہ بینِفِشَل خاص کَل کہِ لوٗکھ أکِس بیٚیہِ کِس سۭتۍ کَتھ باتھ کَرٕنۍ تہٕ کیازِ کہِ آزکِس دورَس منٛز چھُ واریاہ زیادٕ ضروٗری کیازِ کہِ ہُتھ پٲٹھۍ چھِنہٕ أسۍ سَمکھٲنی آز چھُ موڈٲرٕن زَمانہٕ آز چھِ فونَن پٮ۪ٹھ آسان اَلبتہ یہِ چھُ اکھ سُہ ٹایم آسان ییٚمہِ ٹایمہٕ سٲرٕے اِکَٹھے چھِ آسان کہِ گِندنہٕ خٲطرٕ سٲری چھِ کران وۄنۍ کَنٹربیوٗٹ تہٕ بیٚیہِ چھُ ہیٚچھناوان سُہ اکھ چیٖز تِم کہِ أسۍ چھُ پیوان أکِس لیٖڈرَس تحط گِندُن تاکہِ اَسہِ چھُ پیوان فالو اٮ۪کٔس کَرُن اَسہِ چھُ پَنٕںۍ ایٖگو پٮ۪وان سایڈَس تھاوٕنۍ تَتہِ تاکہِ أسۍ ہٮ۪کو أسۍ پَتہٕ تٔمِس مطلب تٔمۍ سٔنز لیٖڈَر شِپ اَنڈر گِندِتھ باقٕے فِزِکَل تہٕ سُہ چھُ یہِ بینِفِٹ دِوٲنی کہِ أسۍ چھِ اَمہِ سۭتۍ فِزِکٔلی تہِ فِٹ روزان گامَن ہٕندۍ لوٗکھ چھِ اولریڈی فِٹ آسان مَگر برونہہ کالہِ ٲسۍ زیادٕ فِٹ آسان آز چھِ کَم آسان کیازِ کہِ آز چھِ کَم کٲم کران سٲری اَلبتہ یہِ جاب یِم کران چھِ تَتہِ تہِ تِم چھِ پَتہٕ ژیٖر کران پنُن پان امی چیٖز سۭتۍ رِلیکٔس یا سُہ چھُ سٔٹوڈَنٹس چھ آسان دۄہَس آمٕتۍ سٔکوٗلَو پٮ۪ٹھ واریاہ زیادٕ اِنسان پَتہٕ رِلیکٔس کرنہٕ خٲطرٕ چھِ تِم ژیٖرۍ گروانڈَس کن مطلب مٲدانَن کُن یِوان تہٕ پَتہٕ چھِ پَنُن پان رِلیکٔس کران بیٚیہِ چھُ وۄنۍ عام طور گژھان آز ٹورنامینٹ یِمَو سۭتۍ یہِ فٲیدٕ چھُ یِوان کہِ گامٕکۍ یِم لوٗکھ چھِ تِم تہِ چھِ ہٮ۪کان رۄپییہِ دہ پنٕنہِ زیٖنِتھ یہِ تہِ چھُ اکھ بوٚڑ بارٕ فٲیدٕ اَمیُک کہِ آز چھُ یہِ بَنیومُت کَماونُک ذریعہِ اکھ بیٚیہِ چھِ اَمہِ نِش روزان یِم یُس روٗلر ایریازَن منٛز چھُ کہِ تَتہِ چھُ غلط غلط عادَتن منٛز چھِ مطلب ڈرگ چھِ کران یِم عام طور تَتہِ لٔڑکہٕ چھِ گِندنَس کُن زیاد تِم چھِ عام طور تَتہِ فِزِکٔلی تہِ فِٹ بیٚیہِ چھُنہٕ عام پور تِم یِمَن چیٖزَن کُن تہِ